السلام علیکم ٹھیٖک چھِو حظ اَہن حظ ٹھیٖک پٲٹھۍ یہِ چھا مَنظوٗر پٕلَمبِنٛگ سٔروِس اَسہِ چھُ باتھ روٗم حظ بَناوُن حظ آ اَسہِ ؤنۍتو تُہۍ کوٗتاہ ہیٚیِو اَسہِ باتھ روٗم بَناونَس اَہن حظ فِٹِنٛگٕے چھِ کرٕنۍ باتھ روٗم چھُ بَنٲیِتھ اَتھ چھُ وۄنۍ فِٹِنٛگ کَرٕنۍ پی پی آرٕے کٔرۍہُس اَہن حظ اَتھ منٛز گوٚژھ آسُن اَسہِ یِہوٚے ٹیپ زٕ ترٛےٚ گٔژھۍ آسٕنۍ اَسہِ تہٕ بیٚیہِ لٲگۍ توس آز چھِ لاگان یہِ چھُنہٕ چَلان کیٚنٛہہ اَکھ چھُ لاگُن گیٖزَر تہٕ بیٚیہِ چھُو تۄہہِ لاگُن یِہوٚے مِکسَر یا ڈایوٲٹَر اَگر اَہن حظ تیٚلہِ لٲگۍوُس ڈایوٲٹَر حظ بیٚیہِ چھِ یِہوٚے بیٚیہِ چھُس لاگُن یِہوٚے کَموڈ حظ سِٹینٛڈِنٛگٕے تھٲے ہُس آ تۄہہِ چھُو رَٹُن سٲلِم نہ حظ مِٹیٖریَل دِیِو تُہۍ لٮ۪کھِتھ أسۍ اَنو پَتہٕ پانَے یہِ آ تُہۍ ؤنِو کۄس کَمپٔنی چھےٚ اَصٕل تہٕ اَہن حظ تَمہِ مٔزیٖد بیٚیہِ سُک

اَسہِ کوٗتاہ گژھِ اَگر تُہۍ ؤنِو خَرچہٕ کوٗتاہ گژھِ اَسہِ لگ بگ اَتھ یہِ سَمانَس یہِ سَمانس چھُس بہٕ ونان اَہن حظ اَہن حظ اَہن حظ ٹھیٖک تہٕ تُہُنٛد خرچات کیٛاہ چھِ پَتہٕ ٹھیٖک تہٕ اَتھ منٛز کیٛاہ فیسلٹی تھٲیِو تُہۍ اَسہِ باتھ روٗمَس منٛز مٔزیٖد چھا آز کیٚنٛہہ نوٚو نوٚو یِوان ٹھیٖک ٹھیٖک اَہن حظ ٹھیٖک اَہن حظ بیٚیہِ کیٚنٛہہ نوٚو

اَہن حظ اَہن حظ اَہن حظ ٹھیٖک تہٕ اَسہِ چھِ یِہوٚے ژور ساس تام پیٚیَن اَسہِ دِںۍ تۄہہِ نا تیٚلہِ کَر یِیِو تُہۍ اَہن حظ تہٕ یِتھ تہٕ کَر چھُو تۄہہِ ٹٮ۪نٹیٹِو ؤنِو تُہۍ کیںٛہہ ڈیٹہ اَسہِ اَسہِ چھُنہ یہِ اَسہِ چھُ یہِ جلدی تہِ چھِ اَسہِ اَمہِ موٗجوٗب اَسہِ چھُ گَرِ خاندَر حظ آ

اَہن حظ ٹھیٖک چھُ گوٚو اَسہِ چھِ دِنۍ تۄہہِ ژور ساس رۄپیہِ نہ نٮ۪ٹ ٹھیٖک تہٕ مَگر کٔرِو تُہۍ جلدی پَہن یہِ تِکیازِ یہِ گوٚژھ یہِ گژھِ وقتہٕ برٛونٛٹھٕے اَسہِ تَیار گژھُن یُس اَسہِ ٹارگیٹ چھُ

اَہن حظ ٹھیٖک چھُ اَدٕ حظ بِہِو السلام علیکُم